مےٚ پٔتۍ کِن چھِ یِہٕے یہِ موٹویشن زِ بہٕ کیٛازِ چھُس یہِ فوٹوگرافی چھُس میٲنۍ ہابی اکھ تہٕ وۄنۍ مےٚ اکھ پٔتۍ کِن چھِ یِہٕے اکھ موٹویشن کہِ یہِ حظ یہِ مےٚ چھِ یہِ عادت مےٚ چھِ یہِ ہنٛگ تہٕ منٛگ خۄش لگان اگر بہٕ فوٹو تُلہٕ پتہٕ اگربہٕ ؤنکیٚس تُلہٕ فوٹو پتہٕ وٕچھٕ پانٛژِ دۄہہِ مےٚ چھِ واریاہ زیادٕ خوشی ملان مطلب میٲنۍ موٹویشن چھِ یِہٕے اکھ پتۍ کِن مےٚ چھِ خوشی مِلان ییٚلہِ بہٕ فوٹوگرافی چھُس کران مےٚ چھِ واریاہ زیادٕ خوشی مِلان آ ییٚمہِ سۭتۍ یہِ فوٹوگرافی ییٚلہِ بہٕ کران چھُس تمہِ سۭتۍ چھم کچھ الگ الگٕے مزٕ چھُ آز یِوان تمہِ سۭتۍ مےٚ یہِ چھ پرٛٮ۪تھ کٲنٛسہِ انسانس آسان پنٕنۍ پنٕنۍ ہابی یِتھ کٲٹھۍ مےٚ چھِ فوٹوگرافی یہِ چھ مےٚ ہابی مےٚ چھِ واریاہ زیادٕ خوشی ملان امہِ سۭتۍ امہِ سۭتۍ چھِ میمو پننہِ فوٹوز آسان یِم پنٕنۍ تصویٖر آسان تِم تِم چھُس بہٕ پرِٛنٹ آوٹ کران پتہٕ چھُس تھاوان بہٕ گرِ لبہِ مٔڈِتھ تیٚمہِ سۭتۍ تہِ چھِ مےٚ واریاہ زیادٕ خوشی ملان تہٕ یہِ حظ یہِ زن چھُس بہٕ فخر فا فٲدٕ کران فخٕر کران فیٖل محسوٗس یِہٕے موٹویشن چھِ مےٚ پٔتۍ کِن فوٹوگرافس پٔتۍ کِن